زندگی گُزارنہٕ خٲطرٕ ہَسا چھِ اِنسان واریاہ زیادٕ جدوجہد کَران واریاہ زیادٕ پَران وٕنکیٚن چھِ اِنسان پَران تہِ ہیٚچھان چھِ باقٕے چیٖز کَسٕب چھِ کَران کینٛہہ یا بیٚیہِ چھِ کینٛہہ ہیٚچھان یُس یہِ صرف تہٕ صرف خٲلی بیٚیہِ پَرنہٕ خٲطرٕ یہِ حظ یہِ زِندگی گُزارنہٕ خٲطرٕ کَران تاکہِ سُہ ہیٚکہِ زِندگی پَنٕنۍ گُزٲرِتھ سُہ ہیٚکہِ پَگاہ کینٛہہ کَمٲیِتھ اور پَنٕنۍ فیملی پَنُن پان ہیٚکہِ سُہ پَکنٲیِتھ اور وٕنکیٚن اگر اَسہِ پَرنٕچ کَتھ کَرو وٕنکیٚن چھِ اِنسان کانٛہہ فٲصلہٕ نِوان زِ بہٕ ہَسا پَرٕ ساینَس بہٕ ہَسا پَرٕ آٹٕس بہٕ ہَسا پَرٕ باقٕے کینٛہہ علم سُہ سورُے چھِ وٕنکیٚن اِنسان اَمی حِساب سُہ چھِ وٕچھان زِ میٛانہِ زِندگی منٛز کیٛاہ ہیٚکہٕ بہٕ کٔرِتھ تَمی حِساب مےٚ حظ باسیٚو زَن تہِ ہیٚکہٕ بہٕ اَکھ اَصٕل ڈاکٹَر بٔنِتھ تَمہِ موٗجوٗب ہسا پرے مےٚ ساینَس واینَس تہِ مگر پَتہٕ ٲسۍ کینٛہہ گوٚو حالات تہِ یِتھی یمو کہِ وجہہ سۭتۍ مےٚ تہِ ہیوٚک کٔرِتھ کِہیٖنۍ تہِ